پَنُن اوٚند پوٚک چھُ آسان ہَمیشہ صاف تَھاوُن أسۍ چھِ پنُن اوٚند پوک یِتھ پٲٹھۍ صاف تَھاوان مطلب یُس گَرَن منٛز چھِ اسہِ ژھۄٹھ نیران سُہ چھُ نہٕ أسۍ پنٛنٮ۪ن أنٛدۍ پٔکۍ تَھاوان کینٛہہ گَرَن أنٛدۍ پٔکۍ تَھاوان کینٛہہ کیازِکِہ تٔمہِ سۭتۍ چھُ ماحول گَژھان خراب نہ چھِ سُہ پٮ۪وان مطلب أسۍ چھِ نہٕ سُہ کۄلہِ منٛز ترٛاوان کینٛہہ سُہ چھُ تُلان تھوٚد مطلب سُہ چھُ تھاوان سۄمبرٲیِتھ پَتہٕ چھِ مطلب دوٗر کُنہِ جایہِ تھاوان مطلب یِکُن یِس مَخصوٗص تَمہِ خٲطرٕ چھِ آسان جگہ بنیٚمٕژ ژٕھنان چھِ توٗرۍ پالِتھیٖن چھِ نیران گَرَن منٛز یُس ضروٗرَت چھُ آسان مطلب تَتھ منٛز چھِ کینٛہہ سامان گَرٕ خٲطرٕ پَتہٕ چھُ سُہ نٮ۪بَر کَران مطلب سُہ چھُ زالُن سُہ تہِ چھِ تھاوُن مطلب صاف مطلب آبس منٛز چھِ کُنہِ ساتہٕ گنٛدگی گَژھان مطلب سُہ تہِ چھِ کَران ہمیشہ صاف مطلب آب تہِ چھِ واریاہ ضروٗری مطلب اَگر آبَس منٛز آلوٗدگی آسہِ مطلب سُہ چھُ سانہِ صحتہٕ خٲطرٕ ہمیشہ مُضِر آسان مطلب یہِ بَدل چیٖزن خٲطرِ تہِ اَگر وٕچھو مطلب سُہ تہِ چھِ ہمیشہ مطلب تِمن خٲطرٕمُضِر آسان آب تہِ چھِ أسۍ صاف تھاوُن یہِ ژھۄٹھ ووٚٹھ مطلب ہمیشہ چھِ ڈُوان کَران أنٛدۍ پٔکۍ یہِ چھِ صاف تھاوان ہمیشہ